اسلامُ علیکم وَرَحمَةُ اللهِ اہن حظ ٹھیٖک حظ کُم حظ نزیر احمد چھُو حظ الحمدُاللہ تُہۍ چھو حظ ٹھیٖک پٲٹھۍ بہٕ حظ چھُس شاکِر احمد مےٚ کَرے تۄہہِ فون مےٚ اوس ضوٚرتھ حظ مےٚ بوٗز تۄہہِ چھو یہِ یہِ زٔمیٖن مَکانن وکانن اَتھ سۭتۍ کَرٕنۍ تہٕ مےٚ اوس مکان اکھ حظ ہیوٚن تہٕ یی اوس مےٚ مےٚ دوٚپ بہٕ کَرٕ تۄہہِ سۭتۍ اَتھ مُتعلق کَتھ شُپٮَ۪نس منٛز گوژھ مےٚ مکان اکھ آ یی ؤنۍ تو تُہۍ مےٚ چھا تۄہہِ ایویلیبٕل مکان کیُتھ چھُ کیاہ چھُ زٔمیٖن ؤمیٖن کوٗتاہ چھُ باقٕے چیٖز ٲں بلُکل کۭتس تانۍ چھُ گَژھان اَتہِ مکان وکان کۭتس تانۍ چھُ گَژھان اچھا اچھا اچھا اچھا اچھا

اچھا شُپِٮَ۪نس منٛز کَتھ جاے چھُو تۄہہِ مکان کَتہِ نَس بَنہِ یہِ اہن حظ آ ٹَونَس منٛزٕے گوژھ آسُن مگر اہن حظ ٹاوُن ایریاہس مَنٛزٕے گَژھِ آسُن

بلُکل یہِ اَتہِ چھا یِم بَنٲوِتھ مکان آسان کِنہٕ یِم چھِ بناوٕنۍ پَتہٕ زٔمیٖن

اچھا اچھا مےٚ گوژھ بنٲوتھٕے گَژھِ آسُں مگر آسُن گَژھِ یہِ کیاہ حظ چھِ اَتھ وَنان یہِ ڈَبُل سِٹوری زٕ پوہر زٕ پوہر مکان

تہٕ روزان کیاہ چھُ اَتھ یُہے مارجَن کوٚتَس شروٗع کَتہِ پٮ۪ٹھٕ چھُ لَگ بَگ گَژھان اَتہِ اگر انسان دَپہٕ بہٕ ہیٚمہٕ اچھا اچھا ٹھیٖک چھُ چلو تُہۍ تھٲے زیو پَننہِ جایہِ نَظرِ تَل تہٕ بہٕ کَرہو تیٛلہِ تۄہہِ فون دِمو أسۍ تیٛلہِ نَظر ٹھیٖک چھا اَدٕ حظ تُلِیو